اسَلامُ عیکُم میٚم ٹھیٖک چھِو حظ اَہَن حظ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ ؤنۍتو مےٚ میٚم یَتھ آ کمپیٛوٗٹرَس چھِ مےٚ کیٚنٛہہ تام پرٛابلِم نا اَتھ چھِ مےٚ باسان سافٹہٕ وِیٚر پرٛابلِمٕے شایَد یہِ اَتھ چھُ گَژھان یہِ حظ یہِ اَتھ چھُ یہِ سُہ گِلِچ ہِیٛوٗ پھسان ہِیٛوٗ مَطلَب کیٚنٛہہ ایٚپ ترٛاوَو ییٚلہٕ یا کیٚنٛہہ چھُ پھسان بیٚیہِ چھِ اَتھ گَژھان پرٛابلِم واے فاے اگر کَنیٚکٹ کَرو اَتھ چھُنہٕ واے فاے گَژھان کَنیٚکٹ کِہیٖنٛۍ تہِ تہٕ سافٹہٕ ویٚر حظ گوٚو لَگ بَگ ریٚتھ ڈۄڈ ریٚتھ اَپڈیٹ کٔرۍ مٕتِس وِنٛڈوز چھُ اَتھ چلان ٹیٚن آ گۄڈٕ اوس اَتھ لَگَان واریاہ ٹایِم مگر اَز چھُنہٕ اَتھ تِیٛوٗتاہ زِیادٕ ٹایِم لَگَان کیٚنٛہہ اَز چھُس لَگَان کَمٕے ٹایِم بِلکُل بیٚیہِ چھُنہٕ اَتھ بِلوٗ ٹُتھ تہِ چھُنہٕ اَتھ کَنیٚکٹہٕ گَژھان کہیٖنٛۍ حظ آ سُہ کَریے اَسہِ سُہ کَرے اَسہِ سُہ چھُ ہاوَن کیٚنٛہہ تام فِکس دَ اِشوٗ پَتہٕ چھِ کَران سُہ چھُنہٕ پَتہٕ گَژھان مگر کِہیٖنٛۍ سُہ چھُ روزان تِتھٕے پٲٹھۍ کَٹِنیوٗ تَتہِ چھُنہٕ سُہ رِزالٕو گَژھان کیٚنٛہہ اچھا ٹھیٖک نہ اَتھ اوس نہٕ گۄڈٕ اوس نہٕ اَتھ اوس نہٕ یہِ گَژھان کیٚنٛہہ مگر اَتھ گوٚو کَمٕے کال گَژھان اَتھ گٔے زٕ ژور ؤری أنۍمٕتِس زٕ پٲنٛژھ ؤری اَتھ سورُے اوس اَتھ کَنیٚکٹہٕ گَژھان اَتھ پیٚوو کَرُن سافٹہٕ ویٚر اَپڈیٚٹ نا اَتھ بَدلوو اسہِ یہِ کیٛاہ چھِ اَتھ وَنان یہِ اَتھ کیٛاہ چھِ وَنان وِنٛڈوٚز اَتھ اوس آپریٚٹِنٛگ سِسٹَم سیٚوَن چَلان وۅنۍ کھُلایوس ٲٹھ حظ آ مَگر پَتہٕ مگر یِتھٕ پٲٹھۍ ہیٚکیٚس نا گٔژھِتھ کِہیٖنٛۍ اچھا اچھا چَلو ٹھیٖک حظ ٹھیٖک حَظ چھُ ٹھیٖک حَظ چھُ چلو ٹھیٖک چھُ ٹھیٖک اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ چَلو تُلِو تُلِو شُکرِیہ